اسہ نِش حظ آو نفرا اکھ انسٹو ہٮ۪لٕتھ کیر پٮ۪ٹھ حظ تِم ٲسۍ حظ یہِ دنٛدٕ دوا کٕنان حظ تٔمۍ دوٚپ حظ یہِ چھُ دنٛد دوا واریاہ زیادٕ بہتر تہٕ تُہۍ کٔرِو یہِ پننہِ دنٛدو خٲطرٕ استعمال حظ مگر بدقسمٔتی سان ییٚمہِ ساتہٕ اسہِ سُہ روٚٹ حظ اسہِ باسیو واریاہ زیادٕ مطلب گٔٹیا پروڈیٚکٹ سُہ حظ تتھ منٛز نہ حظ ٲسۍ کٕہیٖنۍ تہِ مطلب حقیٖقت یہِ تِمو ووٚن حظ کیٛازِ کہِ ییٚمہِ ساتہِ سُہ اسہِ استعمال کوٚر حظ گۄڈٕنٮ۪تھٕے کٔرٕنۍ دنٛدن دگ حظ دنٛدن مطلب گٔیے برِ تہٕ دنٛد روٗدۍ نہٕ پننہِ پٔٹکیوٗلر جایہِ پٮ۪ٹھ کہیٖنۍ تہِ حظ تہٕ تمہِ علاوٕ کیٛاہ گٔیہِ کٲم تٔمہِ سۭتۍ نہ حظ نہ ژٔج مطلب دنٛدن کھاے حظ تہٕ نہ گٔیے دنٛد صاف تِمو حظ دتیوے وادٕ ییٚمہِ ساتہٕ اسہِ تُہۍ فون کٔرِو أسۍ یِمو بیٚیہِ حظ پتہٕ حظ کٔریاو اسہِ فون تِمو نہ حظ ہوٚو پانٕے پتہٕ بیٚیہِ ؤژھ دنٛدن سٕسراے تہٕ بیٚیہِ گوٚو مطلب دنٛد تہِ گٔیے خراب حظ تنہٕ پٮ۪ٹھ چھِنہٕ ہٮ۪کان کہیٖنۍ کھٮ۪تٕے حظ ییٚمہِ ساتہٕ کانٛہہ تہِ گرم چیٖز یا تٕرنۍ چیٖز چھِ انسان استعمال کران تہٕ تمہِ سۭتۍ چھِ انسانس دنٛدن دگ کران تہٕ بیٚیہِ چھُ مطلب دنٛدن مطلب یہٕے تتُر ہیوٗ ۄوتھان حظ تمہِ کہِ وجہہ سۭتۍ چھُس بہٕ لُکن مطلب یہِ گزٲرِش کران زِ امیِکۍ یِم چیٖز یِم زن چھِ یِم مہ کٔرِو پننہِ خٲطرٕ زیادٕ استعمال حظ